اَسَلامُ علیکُم وعلیکُم سَلام بُرہان صٲب چھِو حظ اَسہِ ٲس گُزٲ تُہۍ چھُنہ یِمَن سیرٮ۪ن ویرٮ۪ن سۭتۍ کَران اہَن حظ اَسہِ ٲس کَنفٲرٕم کَرُن اَسہِ ٲس مَکان شہیرُن حظ اَسہِ ٲس سیرِ ضروٗرت تُہۍ ہیٚکوٕ اَسہِ ؤنِتھ ریٹ بیٚیہِ کالِٹی والِٹی اہَن حظ تُہۍ کَتہِ چھُ بَناوان یِم سیرِ حظ اہَن حظ اوکے سَر مےٚ ؤنۍ تو حظ تُہۍ چھُ ٹوَنٹی فور اَوَر آسان ییٚتی حظ اَسہِ کَتہِ چھےٚ یَس اَصٕل کالِٹی تَتھ کیٛاہ چھ ریٹا ویٹا اَسہِ گژھان حظ اہَن حظ اَسہِ لَگن دَہ وُہ گاڑِ تَتھ منٛز کیٛاہ ڈِسکاوُنٛٹا وِسکاوُنٛٹا ہیٚکہِ اَسہِ مِلِتھ کٔژ پٔرسَنٛٹ توتہِ

اوکے سَر چلو بہٕ کَرو تۄہہِ واپَس فون اگر بہٕ کَرٕ کَنٹیکٹ تۄہہِ واپَس کینٛہہ چھُنہٕ اوکے اوکے سَر اَدٕ سا شُکریا